ہَلو اَسَلام علیکُم

تۄہہِ چھِو حظ پھٮ۪رن کٕنان اَچھا مےٚ ٲسۍ تۄہہِ نِش پھٮ۪رن ضوٚرت تۄہہِ کُم کُم ڈِزایِن چھُو

اَچھا ٹھیٖک آز کُم ہی ڈِزایِن چھِ زیادٕ تر آسان مطلب فرٮ۪نن منٛز

اَچھا ٹھیٖک دار پھٮ۪رن چھِنَہ تِم تہِ چھو نا تُہۍ کٕنان اَچھا آرِ کٲم دار پھٮ۪رن تہِ چھِو تُہۍ کٕنان اَچھا ٹھیٖک اَچھا تُہنٛد شاپ کَتہِ چھُ اَچھا صفا پورا اَچھا ڈِسکاوُنٹ گژھے کیٚنٛہہ اَسہِ چھِ دَہ باہ نِنۍ اَسہ چھِ وارِیاہ نِنۍ اسلیے تُہۍ ہیٚکِو نا ڈِسکاوُنٹ کٔرِتھ اَچھا اَچھا ٹھیٖک کلر چھُ اَتھ اصٕل کلر کِتھ چھِ اَتھ ٹایِپ اَچھا

کیٛازِ کھژِ نہٕ پسنٛد ییٚلہِ أسۍ یِمو نُنٕے چھِ اَچھا اَچھا ٹھیٖک

ٹھیٖک ادٕ حظ ٹھیٖک حظ چھُ اسلام علیکُم